میٲنِس سَماجس منٛز یَتھ منٛز بہٕ آز روزان چھُس یَتھ منٛز میٲنۍ فیملی روزان چھِ یتھ منٛز میون گرٕ چھُ روزان یَتھ منٛز میٲنۍ گَرِکۍ بٲژ چھِ روزان واریاہ کیٚنٛہہ رٮ۪واج چھِ یِم سانہِ فیملی چھِ آز تہِ کران تہٕ پَتہٕ پٮ۪ٹھ تہِ چھِ آمٕتۍ کران تہٕ آز تہِ چھ سٲنِس مطلب سَماجس منٛز یِم چیٖز یِوان کَرنہٕ گۄڈٕنیُک چھُ تَتھ منٛز آسان کہِ أسۍ چھِ پھیرن لاگان وَنٛدس مطلب وَنٛدٕ چھُ آز موسم آسان یتھ منٛز تۭر چھِ آسان یتھ منٛز شیٖن چھُ پیوان مطلب روٗد چھُ پیوان اتھ اَتھ منٛز چھُ واریاہ تۭر آسان اَتھ منٛز چھُ گژھان مطلب یُس ہسا یہِ درجہِ حرارت چھُ سُہ چھُ مَنفی گژھان اَمہِ دوہ کیاہ چھِ أسۍ کران کٲم یُس یہِ پھیرن چھُ آسان یہِ چھُ سٲرسٕے سٲنِس پانَس وَلان تہِ اَمہِ سۭتۍ چھِ أسۍ تۭرِ نِش بَچان گوٚو گۄڈٕنیُک دٔیُم چیٖز چھُ آسان اَسہِ اَتھ وَنٛدس منٛز کانٛگٕر کانٛگٕر کیاہ چھِ آسان سُہ چھُ آسان یِہوے مطلب اَتھ آسان کۄنٛڈل آسان مَنٛزَس بیٚیہِ چھُ اندن اندن تتھ آسان کانیٚن ہُنٛد تِمن کانین چھِ أسۍ تھپھ کران کۄنٚڈلیو منٛز چھِ أسۍ کران کٲم تَتھ منٛز چھِ أسۍ توٚت نار بَران تہٕ رَٹان پَنٕنِس أتھۍ پھیرنَس اَنٛدر کُن تہٕ ییٚمہِ سۭتۍ پَتہٕ ونٛدس چھِ گرمی مِلان أسۍ چھِ تۭرِ نِش بَچان ترٛیُم چیٖز چھُ آسان ییٚلہِ خانٛدر یُس سون چھُ آسان اَتھ منٛز کیاہ چھِ أسۍ کران کٲم اَتھ منٛز چھُ آسان اکھ کھٮ۪ن چین یَتھ أسۍ وَنان چھِ واز وان اَمہِ دوہ کیاہ چھُ گژھان کٲم یِم تہِ سٲری سٲنۍ ہمسایہِ چھِ آسان یِمن پرژھمُت چھُ آسان یِم گرٕ وٲلی یِمن خانٛدر چھُ آسان یِم چھِ یِوان یِم چھِ کران کٲم یِم چھٕ أتی کھٮ۪وان دُہُک بَتہٕ یَتھ أسۍ لنٛچ چھِ وَنان بیٚیہِ چھُ اَتھ خانٛدرَس منٛز گژھان کٲم اَتہِ چھُ وَنناوُن آسان وَنناونَس منٛز کیاہ چھِ گژھان کٲم وَنناونَس منٛزچھِ زَنان مٔہنیٖی کران کٲم تِم چھِ زورٕ زورٕ تہٕ لوٚت لوٚت چھِ تِم دِوان کیاہ کرٛٮ۪کہٕ مطلب گٮ۪ونٕچہِ تہٕ سُے گیوُن چھ پتہٕ ونان پٔتِم زنان مٔہنیٖی ہر کانٛہہ زنان مٔہنیو چھ وَنان تہٕ ییٚلہِ مہریٖن چھِ نیران یا مہراز چھُ نیران یِم چھِ کیٚنٛہہ ٹریڈِشنز یِم سانہِ سوسایٹی منٛز چھِ یِوان کَرنہٕ آز یِم سٲنِس سَماجس منٛز چھِ آز تہِ یوان کَرنہٕ